کَشمیٖرچ ٹریڈِشنَل ڈِش اکھ یَتھ وازوان چھِ وَنان سۄ چھےٚ نہٕ پوٗرٕ پُلوٲمِس منٛزٕے فیمَس یَتھ سُہ چھُ گۄڈٕ آل اوٚوَر کَشمیٖر فیمَس کَشمیٖر تہِ گژھِ سُہ گۄڈٕ پوٗرٕ ہِندوستانَس منٛزٕے فیمَس وازوان تِتھَے پٲٹھۍ چھِ پُلوٲمِس منٛز تہِ یِہوے وازوانٕے فیمَس اَتھ چھِ واریاہ کُکِنٛگ ٹٮ۪کنیٖکٕس تہِ چھِ اِنگرٛیٖڈیَنٹٕس تہِ چھِ اَتھ کوٗتاہ گژھان یوٗز یِتھے ماز بیٚیہِ واریاہ مَسالہٕ وغیرہ ٲس سَبٕز ٲس بیترِ وازوان چھِ ہٮ۪کان زیادٕ وازٕ ہیٚکۍ اَکھ پرٛٮ۪پِیر کٔرِتھ اَصٕل پٲٹھۍ پوٗرٕ وازوانُک ٹیسٹ اگر دِیہِ سُہ دِی اَکھ وازٕکۍ پرٛوفیشنَل وازٕ مگر وَنۍ چھِ وازوان گژھان اَز گَرٕ پَتہٕ گَرٕ سٔرٕو تہِ گژھان بَنان تہِ مگر تیُتھ پرٛوفیشنَل ٹیسٹ چھِ نِوان کینٛہہ یُتھ اَکھ وازٕ ہیٚکہِ بَنٲیِتھ بیٚیہِ کشمیٖرٕچ شانٕے چھِ وازوان گۄڈٕ تہٕ وازوان چھِ گۄڈٕ ہٮ۪کان پرٛٮ۪تھ کُنہِ جایہِ وۄنۍ بٔنِتھ ریسٹورنٹَن منٛز تہِ ییٚتہِ آس پاس یِم کانٛہہ ریسٹورنٹ وۄنۍ کٔشیٖرِ منٛز ییٚتہِ نہٕ وازوان چھِ بَنان تِکیازِ آے چھِ کَشمیٖری شان یہِ کَلچَر رِفلیکٹ کَران